وُہ ساس پانٛژھ ہَتھ تٕرٛہ ساس ترٛےٚ ہَتھ ژتجی ساس ژور ہَتھ پٕنٛژٕہ ساس پانٛژھ ہتھ شَتوُہ ساس ترٛےٚ ہَتھ